آ مےٚ ہسا چھِ زندگی منٛز گول اکھ تھوٚمُت مےٚ ہسا چھُ آی اے اٮ۪س کرنہٕ شوق وارِیاہ ہَسا چھِ مےٚ یہِ أنٛدرٕ کِنۍ اَکھ روٗدمُت تَمنا اکھ کہِ بہٕ ہَسا کَرٕ آی اے ایس کالِفاے تہٕ بہٕ ہَسا چھُس اَتھ خٲطرٕ کٲم کَران اِوٕن بُکٕس سٹیڈی کَران ٹٮ۪ن ٹُہ ٹُوٮ۪ل اَوٲرٕس آن ڈے ٹُہ ڈے بیسِس پَران تہٕ مےٚ ہَسا ووت لگ بگ آز اَتھ سۭتۍ اَکھ زٕ ؤری تہٕ پرِلِم ہَسا چھِ مےٚ کالِفاے گژھان مینَس منٛز چھِ کیٚنٛہہ پویِنٛٹَس سۭتۍ گژھان ڈرٛاپ تہٕ مگر ہاڈ ؤرٕک اِز اےٚ کی ٹُہ سَکسیٚس مےٚ ہَسا چھِ تھوٚمُت تہِ مقصد بَنٲیِتھ گول بَنٲیِتھ کہِ اَکہِ نہٕ اَکہِ دۄہ کَرٕ بہٕ کالفاے یہِ آی اے ایس تہٕ بہٕ کٔمۍ چیٖزَن کوٚرُس اُکُن ماٹِویٹ مےٚ ہَسا اوس یہِ ہَسا یہِ اَکھ رِشتہٕ دارٕے اَکھ مطلب پَنٛنہِ لوکلٹی منٛز تٔمۍ تہِ ہَسا بٔرۍ یِہوٚے سِوَل سٔروِس فارَم سُہ نَسا اوس نہٕ تیوٗت مطلب قٲبِل کیٚنٛہہ مگر تٔمۍ ہَسا کٔر محنت پَتہٕ ہَسا باسیو مےٚ نَسا یہِ ہَسا یہِ قٲبلِیَت چھَنہٕ اَتھ منٛز یہِ اَتھ منٛز چھِ اِنسانَس صِرف ہاڈ ؤرٕک چَلان اگر نہٕ اٮ۪وریج سٹوٗڈَنٛٹٕے آسہِ مگر سُہ کَرِ محنت ہاڈ ؤرٕک کَرِ سُہ ہَسا ہیٚکہِ پَنُن گول أچیٖو کٔرِتھ تٕہنٛدِ گوس بہٕ اِنَسپایر مےٚ ہَسا لٔج سٹیڈی کَرٕنۍ مےٚ ہَسا لٔج ہاڈ ؤرٕک کَرٕنۍ بہٕ ہَسا چھُس ہاڈ ؤرٕک کَران وٕنۍکٮ۪س تہٕ مےٚ سا چھِ اُمید کہِ بہ کَرٕ اَکہِ نَتہٕ اَکہِ دۄہ آی اے ایس کالِفاے أمی چیٖزَن ہَسا کوٚرُس بہٕ صحیح مُتٲثر